سپوٗرٹٕس میٚچ یِم زَن بہٕ وُِچھان چھُس سُہ چھُ کِرکٹ کِرکٹ باوجوٗد چھُس نہٕ بہٕ زیادٕ کیٚنٛہہ وُِچھان بہٕ چھُس بَس یِمے کِرکٹٕے یوٚت وُچھان بہٕ چھُس وُِچھان یوٗجویلی ٹی ویَس پٮ۪ٹھٕے اَلبَتہٕ اَز چھِ کیٛاہ چھِ اَتھ وَنان اوٗ ٹی ٹی پلیٹ فارٕم تہٕ تَتھ پٮ۪ٹھ تہِ چھُس بہٕ منٛزٕ منٛزٕ وُِچھان مگر زیادٕ چھُس بہٕ ٹی ویَس پٮ۪ٹھٕے کران پرٛیفر ہاں بہٕ چھُس وُِچھان یہِ کیٛاہ چھِ وَنان یتھ دوٗستن سٍتۍ تہٕ تہٕ بیٚیہِ فیملی پَنٕنہِ سٍتۍ تہِ